یُس یہِ پُلوامہِ ڈِسٹرکَس منٛز چھِ اَتھ چھِ پَنُن اکھ تہزیٖب پَنُن اکھ تَمدُن اَتہِ چھِ اَتہِ چھِ سٲری لگ بگ واریاہ ییٚتہِ چھِ کٲ کٲشِر پٔنڈِت تہِ روزان کٲشِر یِم تہِ روزان واریاہَن مَزہبن ہِندۍ روزان ہِندوٗ روزان مَسلِم بٲے روزان مَسلِمَن منٛز چھِ شِیا تِبقہٕ تہِ روزان یِم چھِ سٲری کٔ یتھ پُلوٲم ڈِسٹرکس منٛز لَبنہٕ یِوان پُلوامۍ ڈِسٹرکَس چھُ پَنُن اکھ تہزیٖبو تَمدُن اَتِکۍ یِم خلق چھِ اَتہِ چھِ اکھ پَنُن یِم تہزیٖب کران فالو مان ژٕ ییٚتہِ چھُ وازوان ییٚلہِ خاندر آسہِ کٲنسہِ وازوان گژھِ آسُن ییٚلہِ خاندر آسہِ کٲنسہِ گیٚوُن گژھِ آسُن بانڈ پٲتھر چھُ گژھان مٔنٛزۍ کُنہِ ساتہٕ چھِ بانڈ یِوان بانڈٕ پٲتھر کرنہِ یِم چھِ یِوان اَلدٕ واریاہن علاقن منٛز گژھان پَتہٕ گرٕ پَتہٕ گرٕ گژھان پَتہٕ کانٛہہ لولہٕ سان دِوان کانٛہہ توٚمُل کانٛہہ دِوان بیٚیہِ کینٛہہ مَگر لولہٕ سان دِوان پَتہٕ اَتہِ چھِ بیٚیہِ یُس پُلوٲمۍ ڈِسٹرکَس منٛز چھِ اَتہِ چھِ روزان یِم ہِندوٗ مُسلِم یِم چھِ بیٚیہِ سِکھ تہِ چھِ لبنہٕ یِوان ییٚتہِ یِم چھِ یَکجہ روزان واریاہ اَصٕل پٲٹھۍ اَتہِ چھِ یِم پَلو یِم لاگٔنۍ چھِ کٔشیٖر یِم چھِ مین یِم چھِ کٔشیٖر منٛز یِم پَلو چھِ لاگنہٕ یِوان تِمے چھِ پُلوٲمۍ ڈِسٹرکَس منٛز تہِ یِوان لاگنہٕ فوق چھےٚ نہٕ خاص کیٚنٛہہ ییٚتہِ چھِ لاگٔنۍ یِم کٔش یِم کٔشیٖر ہِندۍ خلق چھِ یِم پُلوامہِ ڈِسٹرکٕکۍ خَلق یِم چھِ مینلی فیرَن لاگان وَندَس منٛز لاگان فیرَن بیٚیہِ ریٚتہٕ کالہِ لاگان قمیٖز یَزار بیٚیہِ سَدرِ ہنہ بیٚیہِ ٹوٗپ ووٗپ لاگان بیٚیہِ فیرن لاگان وَندَس منٛز بیٚیہِ کانگٕرۍ گٔژھکھ آسٕنۍ ونٛدس منٛز